اَسلام علیکُم آ ؤنِو حظ اَہَن حظ ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ آ بِلکُل بِلکُل حظ بِلکُل حظ آ تۄہہِ کَر اوسوٕ بِلال خٲطرٕ ایٚپلاے کوٚرمُت حظ اَچھا بِلکُل بِلکُل تُہۍ چھُو آن لایِن پیمٮ۪نٛٹ کَران کِنہٕ تۅہہِ چھُو گَرَے واتان بِل حظ بِلکُل بِلکُل وُچھ حظ اَتھ گٔے اَز اَکھ زٕ رٮ۪تھ گٔے مارچہِ پٮ۪ٹھ کوٚر اَسہِ شیڈوٗل اَتھ ٲس آف لایِن بِلہٕ واتان گَرٕ حظ تہٕ پَتہٕ کٔر اَسہِ آن لاین ایٚپلِکیشَن اَتھ خٲطرٕ تَیار تہٕ وۄنۍ چھُ کران اَسہِ سٲری یہِ ہَسا یہِ آن لاین پیمٮ۪نٛٹٕے حظ ایٚپلِکیشَن چھِ ناو پی ایچ اِی آفیشَل لِمبور نہَ حظ اَز چھُنہٕ بِلہٕ واتان گَرٕ حظ کیٚنٛہہ اَز چھِ آن لاین پیمٮ۪نٛٹ کَران تۄہہِ کٔژن رٮ۪تَن ہٕنٛزٕ چھَو بِلہٕ برنے حظ آ تُہۍ بٔریو اَسہِ تہِ اَتھ اوس فیٖس حظ اوتام وَن تھاوزَنٛڈ اوس آسان یا سا یہِ پٔر یِیَر حظ مگر اَتھ کوٚر تھوڑا گورمٮ۪نٛٹَن ہایِک حظ تہٕ وۄنۍ چھِ اَتھ بَرٕنۍ مَنتھلی بِل ٹوٗ ہَنٛڈرَنٛڈ رُپیٖز چھِ بَرٕنۍ مَنتھلی بِل اَتھ تہٕ أسۍ اگر تُہۍ تُہۍ کھُلٲیِو سٲنۍ ویٚبسایِٹ تہِ پی ایچ اِی ڈاٹ جی او وی ڈاٹ اِنس پٮ۪ٹھ تَتھ پٮ۪ٹھ ہیٚکِو تُہۍ ایٚپلِکیشَن سٲنۍ ڈاوُن لوڈ کٔرِتھ تُہۍ ہیٚکِو آن لایِن پیمٮ۪نٛٹ کٔرِتھ حظ آ ویٚبسایٹ تھٲوِو تُہۍ یاد پی ایچ اِی ڈاٹ جی او وی ڈاٹ اِن ڈاٹ اِن بِلکُل بِلکُل اَتھ پٮ۪ٹھ چھُ ناو تَتھ ویٚبسایٹہِ چھِ ناو لِمبوٗ چھُ یِوان تَتھ لاسٹَس تہٕ تُہۍ کٔرِو سۅ اِنَسٹال تُہۍ ہیٚکِو آن لایِن پیمٮ۪نٛٹ کٔرِتھ تہٕ تَتھ پٮ۪ٹھ ہیٚکِو تُہۍ اَکھ چیٖز تُہۍ ہیٚکِو آفر تہِ میٖلِتھ اگر تُہۍ آن لایِن پیمٮ۪نٛٹ کٔرِو تَتھ پٮ۪ٹھ چھُ یِوان تۅہہِ کیش بیک تہِ کیٚنٛہہ واپَس اگر ٹوٗ ہَنٛڈرَنٛڈ رُپیٖز چھِ پٮ۪وان بَرٕنۍ تۄہہِ پٔر منتھٕ تُہۍ ہیٚکِوٕ رۅپیَس فِفٹی رُپیٖز ہیٚکِو تُہۍ یہِ ہَسا یہِ آف گٔژھِتھ کیش بیک واپَس یِتھ لیٹ اگر گژھِ اَتھ چھِ أسۍ مِثال بیٛاکھ رٮ۪تھ یِنہٕ وول آسہِ اگر تَتھ دٔہِمِس تٲریٖخس تام تُہۍ یہِ ہسا یہِ ہیٚکِو تُہۍ پَنٕنۍ یہِ حظ یہِ بِل بٔرِتھ حظ فار ایٚگزامپُل اَز چَلان اَگست اینٛڈِنٛگ جُلائی آسہِ کِرٛییٹ گٲمٕژ تُہۍ ہیٚکِو آن لاین چیک کٔرِتھ نَیہِ رٮ۪تہٕ کِس دَہ سَتمبر تام تہِ ہیٚکِو تُہۍ یہِ ہسا یہِ پیمٮ۪نٛٹ کٔرِتھ آن لاین تِتھٕ کالس کھَسو نہٕ تۄہہِ لیٹ فیٖس کِہیٖنٛۍ تہِ اتھ ٹھیٖک ٹھیٖک آ چلو کیٚنٛہہ چھُنہٕ پَرواے چلو اَدٕ حظ ٹھیٖک چھُ اَدٕ حظ اسلامُ علیکُم